ییٚلہِ اسہِ چھٲتۍ چھِ خراب گژھان زُکام چھُ کران ہوٚٹ چھُ رَٹان ہوٚٹِس چھِ تِم گۄگجہِ کھسان یَتھ وَنان چھِ ٲں یَتھ آز چھِ وَنان أسۍ ٲں یہِ اِنفیٚکشَن تہٕ اَتھ ٲسۍ أسۍ برٛونٛٹھمِس زَمانَس منٛز کران یہِ کوشُر علاج أسۍ ٲسۍ بَناوان یَتھ وَنان چھِ عٲرَق بَناوُن أسۍ ٲسۍ آبَس ترٛےٚ کَپ ترٛاوان پٔتلَس منٛز تَتھ آبَس ترٛیٚن کَپن ٲں ترٛیٚن پیٛالن ٲسۍ أسۍ اوٚڈ پیٛالہٕ اَنان جمع تَتھ ٲسۍ أسۍ ترٛاوان ٲں شَنٛگٕر ٲسۍ ترٛاوان تَتھ چھِ أسۍ ترٛاوان یہِ ٲں مَرٕژ أسۍ ترٛاوان تَتھ چھِ أسۍ ترٛاوان دالچیٖن تَتھ ٲسۍ أسۍ ترٛاوان کٔہوٕ زَبان تَتھ ٲسۍ أسۍ ترٛاوان سٔپِستان ٲں تَتھ ٲسۍ أسۍ ترٛاوان یِمٔے یِمٔے چیٖز ٲسۍ أسۍ عٲرَق بَناوان تہٕ ٲسۍ أسۍ چیٚوان تہٕ بیٚیہِ ٲسۍ تَمہِ علاوٕ نونہٕ گر گر کران بیٚیہِ ٲسۍ تَمہِ علاوٕ پھٕلہِ گر گر کران یا وُنٛکیٚن تہِ ییٚمِس باسہِ أسۍ چھِ گھریٚے کران کٲشُر علاج تہٕ أسۍ چھِ یہٲے کران اِستعمال تہٕ ژَلان چھُ ییٚلہِ ٲں زیادٕ باسہٕ ہوٚٹِس چھُنہٕ بَنان سرٛیٚہٕے والُن نونہٕ گر گر چھِ أسۍ زیادٕ اِستعمال کران أسۍ چھِ نوٗن ترٛاوان آبہٕ گِلاسَس منٛز یا آبہٕ مَگس جَگَس منٛز چھِ أسۍ ترٛاوان نوٗن تہٕ کران چھِ تَمِکۍ گرٕ گرٕ تہٕ ژَلان چھُ اسہِ سُہ اِنفیٚکشَن یا أسۍ چھِنہٕ سَبزی تِمَن دۄہَن کھیٚوان کیٚنٛہہ یِمَن دۄہَن یہِ دود آسہِ یہِ ہوٚٹ آسہِ یہِ ہوٚٹِس آسیٚن تِم گۄگجہِ تَمہِ ساتہٕ چھِ أسۍ ٲلوٕ کھیٚوان خۄشٕک تٔلِتھ کٔرِتھ یا ٹھول چھِ بَناوان سُہ تہِ چھِ خۄشٕک بَناوان یا ماز چھِ اَنان سُہ مَژھہِ ہنٛد یَتھ وَنان چھِ تہٕ سُہ چھِ أسۍ تٔلِتھ کھیٚوان خۄشٕک کٔرِتھ تہٕ کھیٚوان چھِ أسۍ یِم خۄشٕک خۄشٕک سِنۍ تَتھ بَتَس سۭتۍ بیٚیہِ چھِ چیٚوان أسۍ تٔژ تٔژ ترٛیش اصٕل گرٕم ترٛیش چھِ أسۍ چیٚوان تہٕ تَمہِ سۭتۍ چھُ اسہِ یہِ ہوٚٹ گژھان أنٛدرٕ ییٚلہٕ ییٚلہِ سا أسۍ گرٕم ترٛیش چھِ چیٚوان تَمہِ سۭتۍ چھُ ہوٚٹ گژھان اسہِ أنٛدرٕ ییٚلہٕ تہٕ کران چھِ أسۍ یِمٔے کٲشِرۍ علاج تہٕ یہِ دوا وَوا چھِنہٕ أسۍ ٲسۍ نہٕ أسۍ برٛونٛٹھ کالۍ کھیٚوان کِہیٖنۍ تہٕ أسۍ ٲسۍ تَتھ زَمانَس منٛز یِہٲے یِمٔے علاج کران وُنٛکیٚن تہِ اَگر آسہِ سٲنِس گھرَس منٛز کٲنسہِ بہٕ چھَس تِمَن وَنان یہِ علاج کٔرِو تہٕ تِم چھِ کران دوا پھلہِ سۭتۍ چھَنہٕ گژھان زیٛادٕ اَتھ فرق کیٚنٛہہ تَتھ چھُ آسان یِمٔے کٲشِرۍ علاج کرٕنۍ یِہٲے عٲرق چیٛون یِم خۄشٕک خۄشٕک چیٖز دٕہِس سۭتۍ نہٕ دٕہِس نہٕ نیٚرُن یہِ گردِ سۭتۍ نہٕ کرُن ٲں یہِ ہسا یہِ یِمَے احتیاط کرُن یِمَن یِم اَتھ خٕلاف آسیٚن یَتھ یہِ اَتھ اِنفیٚکشَن یہِ انفیٚکشَن چھُ ژَلان اَگر أسۍ احتیاط کرو دُہِس نِش گردِ نِش ہُنٛدر کھیٚموٚو نہٕ اَتھ چھِ پیٚوان یِہٲے گرٕم ترٛیش چیٚنۍ تہٕ یِہوے عٲرَق چیٛون تہٕ بہاہ دیٛن تہٕ اَمہِ سۭتۍ چھِ اسہِ گژھان فرق یِہوے چھِ أسۍ کٲشُر علاج کران اَتھ چھاتہِ اَتھ زُکامَس تہٕ اَتھ یہِ اِنفیٚکشَنَس خاص کر چھِ أسۍ اِنفیٚکشَن کرٕنۍ خاص اَتھ چھُ اِنفیٚکشَنَس چھُ زیادٕ زیٛادٕ علاج یِہوے نوٗنہٕ گر گر بیٚیہِ سُے بٲدِیانہٕ عٲرق یُس تۄہہِ مےٚ ووٚنوٕ یِہوے ٲسۍ برٛونٛٹھ کالہِ کران تہٕ آز چھِنہٕ زیٛادٕ کران یہِ کیٚنٛہہ